فارمَر یُس آسان چھُ ییٚمس زن أسۍ کٔاشِر پاٹھۍ چھِ مطلب ییٚمس زن أسۍ کسان چھِ ونان یُس یہِ فارمَر چھُ آسان یُس یہِ زٔمیٖن دار ییٚمس أسۍ کٔاشِر پاٹھۍ زٔمین دار چھ ونان یُس یہِ زٔمین دار آسان چھُ أمس زٔمین دارس چھِ آسان پننِس فصلس پٮ۪ٹھ نظر زِ میوُن فصل گژھہِ تیار مےٚ ییہِ اتھ اصٕل پاٹھۍ تھٔز ریٹ اتھ ییہِ مےٚ اصٕل پونٛسہٕ زِ بہٕ کر پنٕنۍ پتہٕ خوشی پورٕ مطلب أمس چھُ مطلب مارکیٚٹس منٛز چھِ گژھان ریٹ اپ ڈوُن یا زن تہِ ہیٚور بۄن یا ریٹ چھِ کھسان تہٕ وسان أمس زٔمین دارس بِچٲرِس اگر ریٹ چھِ کم گژھان یہِ بِچوٗر چھُ مطلب کہِ یہِ چھُ مجبوٗر گژھان زِ بہٕ کرٕہا خودکُشی مطلب أمۍ سٕنٛز خوشی چھِ تباہ گژھان أمۍ چھ آسان پنٕنۍ واریاہ خواب مطلب شیرمٕتۍ مطلب اگر مےٚ ریٹ یی اصٕل بہٕ کرٕ اتھ کٔنۍ پننٮ۪ن شُرٮ۪ن ہنُد فیٖس برُن پننِس کُورِ گوٚبرِ سُند خانٛدر کرُن بٮ۪ماردٲری چھ آسان کیٚنٛہہ چھُ آسان زِ مطلب کہِ یہِ چھُ ونان کہِ مےٚ گژھہِ ہا اتھ ریٹ یِن اصٕل بہٕ کرٕہا اصٕل پاٹھۍ مگر اگر أمس بِچٲرس یہِ چھِ گژھان ریٹ ڈوُن یہِ بِچور چھُ مجبوٗر گژھان سُیوسایڑ کرنہٕ خٲطرٕ